اَسَلام علیکُم أسۍ حظ چھِ کٔشیٖر مَنٛز آسان زٕ موسم موسمہٕ بہار تہٕ بیٚیہِ حظ چھِ آسان موسمہٕ خِزان کٲشِر پٲٹھۍ حظ چھِ آسان وَنٛدٕ تہٕ رٮ۪تہٕ کو مےٚ حظ چھُ پَسنٛد رٮ۪تہٕ کول تِکیٛازِ أسۍ حظ چھِ رٮ۪تہٕ کٲلِس منٛز سبزی وۄبداوان تَتھ منٛز حظ چھِ أسۍ اگر بَچہِ پیشاب کَرِ پَلو تُلان تہٕ ترٛاوان تاپَس تَتھ منٛز حظ چھِ أسۍ صفٲیی کَران بیٚیہِ حظ چھِ أسۍ دانہِ تہِ وۄبداوان بیٚیہِ حظ چھِ أسۍ کَران کٲم تَمام فَصٕل یہِ لونان کَران رُوان بیٚیہِ حظ چھِ أسۍ کَران کٲم اگر حظ کانٛہہ موٚزوٗر ووٚزوٗر آسہِ سُہ بِچور حظ چھِ موٚزوٗرۍ دۄہَس نیران جَب کہِ وَننہٕ حظ چھُنہٕ مےٚ پَسَنٛد ٹوٹَل اَکھ کِہیٖنۍ تِکیٛازِ وَنٛدَس منٛز حظ چھِ أنٛدرٲے پٮ۪وان بِہُن ییٚتہِ حظ چھِ شیٖن شیٖن پٮ۪وان واریاہ زیادٕ گُتُل بٮ۪مار حظ چھِ پٮ۪وان ہَسپَتالَن حظ چھُ پٮ۪وان گَژھُن بے روزگار حظ چھِ لُکھ گَژھان تَمی حظ چھُ مےٚ یہِ رٮ۪تہٕ کول موسَم پَسَنٛد تِکیٛازِ یُس یہِ رٮ۪تہٕ کول چھِ أسۍ حظ چھِ اَتھ منٛز کَران کٲم مکانَن چھِ صفٲیی تھاوان کٔرِتھ موٚزوٗر چھُ گَژھان موٚزوٗرۍ دۄہَس بیٚیہِ حظ چھِ أسۍ دانہِ تہِ وۄپداوان رٮ۪تہٕ کالہِ سٕے منٛز پَتہٕ حظ چھِ گۄڈنٮ۪تھ حظ چھِ أسۍ کَران کٲم أسۍ حظ چھِ زٔمیٖن اَنان أمیٖن ٹٮ۪کٹَر وول تہٕ کھَناوان أمیٖن ٹٮ۪کٹَر وٲلِس اَتھ زٔمیٖن پَتہٕ حظ چھِ کَران کٲم بیٚیہِ حظ چھِ کَران کٲم کَران تھٔج نار تیار تَتھ منٛز حظ چھِ أسۍ تھل رُوان تھَل یُتھُے حظ ٹایِم جوٗن جُلاے چھِ واتان تہٕ پَتہٕ حظ چھِ أسۍ کَران کٲم اَنان چھِ لاگان چھِ زٔمیٖنَس آب اَنان چھِنہٕ پَتہٕ یِہوے أمیٖن ٹٮ۪کٹَر وول یہِ حظ چھِ ساس رۄپیہِ ہٮ۪وان اَسہِ زٔمیٖن کَنالَس وۄبداونَس تہٕ پَتہٕ حظ چھِ أسۍ کَران کٲم ساس رۄپیہِ چھِ ہٮ۪وان یہِ زٔمیٖن کَنالَس وۄبداونَس تہٕ پَتہٕ حظ چھِ یِوان تہٕ دِوان چھِ یہِ وُبِیہِ وُبِیہِ تُلِتھ حظ چھِ أسۍ پَتہٕ کَران کٲم وُبہِ یُتھُے اَسہِ تُل نَہ حظ پَتہٕ حظ چھِ أسۍ کَران کٲم لاگان آب پَتہٕ حظ چھِ یہِ چھۄپراوان چھۄپرٲوِتھ حظ چھِ أسۍ پَتہٕ کَران کٲم تُلان تہٕ لاگان تھَل أسۍ آز حظ چھِ کٲشرٮ۪ن وَسمژٕ بٮ۪مارِ یِم چھِنہٕ مانان کٲم کَرٕنۍ کِہیٖنۍ وۄنۍ حظ چھِ یِوان بِہٲرۍ تہٕ پَتہٕ حظ چھِ أسۍ کَران کٲم بِہٲرۍ حظ چھِ تُلان تہٕ لاگان تِم حظ چھِ ہٮ۪وان باہ شَتھ رۄپیہِ یہِ زٔمیٖن کَنالَس لاگاوان چھِ أسۍ تھَل پَتہٕ حظ چھِ کَران کٲم کَران حظ چھِ أسۍ کٲم پَتہٕ چھِ واتان یُہے سَپتَمبَر ہیوٗ تہٕ لونان حظ چھِ أسۍ سپتَمبَر اوکتوٗبَرَس منٛز دانہِ پَتہٕ حظ چھِ سُہ دانہِ چھۄمبان کَران گاسہٕ تھاوان گُپنَن خٲطرٕ سُپیر تہٕ بیٚیہِ حظ چھِ کَران کٲم پَتہٕ گاسہٕ تھوٚو سُپیر تہٕ بیٚیہِ کٔر کٲم تھٲو یہِ بیٚیہِ کٕنان أڑۍ اَسہِ حظ کُن ییٚمہِ لَٹہِ اَسہِ ٲس گاو مٔمٕژ پٔتمہِ لَٹٮ۪ن تَمہِ موٗجوٗب حظ کُن اَسہِ گاسہٕ تَمی موٗجوٗب یہِ پَتہٕ وۄنۍ ہیوٚتُن وَنٛد ہیوٗ کہِ وۄنۍ چھےٚ تۭر وٕژمٕژ تہٕ تہٕ تَمی موٗجوٗب چھُ مےٚ رٮ۪تہٕ کول پَسنٛد بیٚیہِ چھِ ژوٗنٛٹھۍ وٲلۍ ژوٗنٛٹھۍ کٕنان یِمَن باغ آسَن تُجارَت چھِ کَران اَسہِ چھِ یَتھ بَنٛڈٕ پوٗرِس منٛز تہِ کیٚنٛہہ گام تَتھ چھِ وَنان چھَتٕر گام چھتٕرگامَس منٛز چھِ اَسہِ کُلۍ لین بانڈی پوراہَس منٛز تہِ چھُ باغ تہٕ کیٛاہ چھِس انان اِسلیے چھِ پَتہٕ ژوٗنٛٹھۍ ووٗنٛٹھۍ والان تہِ تَپٲری تِم تہٕ تَمی چھُ مےٚ رٮ۪تہٕ کول پَسَنٛد پَسَنٛد پَسَنٛد پَسَنٛد